بہٕ چھَس پنٛنٮ۪ن پنٛںِس گاڈنَس منٛز چھَس بہٕ مطلب پوش لاگان فی ؤری چھَس بہٕ پَنُن تَتھ مطلب ڈِفرَنٛٹ مطلب وٮ۪رایٹی ہِنٛدۍ پوش اَنان تہٕ لاگان چھَس پنٛنِس مطلب گاڈنَن منٛز تَمَن چھَس بہٕ آب دِوان میٚژ مطلب ترٛاوان تَمَن رٲچھ کَران تمَن صُبحٲے شامَن مطلب آب ترٛاوان اگر تمَن منٛز کینٛہہ فالٹہٕ آسہِ تہِ چھَس مطلب ٹھیٖک کَران مطلب زیادٕ تَر زیادٕ تَر چھَس بہٕ مطلب لگاوان مطلب پوش بیٚیہِ یِمہِ تہِ ضٔروٗرت آسَن تہٕ تم تمَن چھَس بہٕ مطلب دِوان فرٛوٗٹسَو مٮ۪وٕ چھَس بہٕ مطلب وۄپداوان یِم سیٖزنُک آسہِ سُہ چھَس بہٕ مطلب تَتھ منٛز وۄپداوان تَتھ چھَس رٲچھ کَران گاڈنِنٛگ چھَسَس کَران پٕلانٛٹ یہِ آب تہِ چھَس ترٛاوان تہٕ یہِ تہِ مطلب تَتھ نیٖڈ ٲس بیٚیہِ چھِس ترٛاوان دَوا وَوا تہِ چھِس ترٛاوان پَتہٕ چھِس پوشَن تہِ دَوا ترٛاوان تہٕ مطلب یِم مٮ۪وٕ شٮ۪وٕ آسہِ تمَن تہِ چھَس بہٕ مطلب دَوا وَوا چھِوا کیٛازِ تِمَن گژھن نہٕ کیٚمۍ ویٚمۍ کھٮ۪نۍ مطلب کہِ تِم بَچنہٕ خٲطرٕ